اَگر تُہۍ میٛانِہ میٛانٮ۪و نَظرَو تَل وُچھو بہٕ ہٮ۪کہٕ ؤنِتھ کہِ دُنیا چھُ واریاہ زیادٕ چینج گوٚمُت دُنیاہَن چھِ واریاہ زیادٕ ترقی کٔرمٕژ یِتھٕ پٲٹھۍ زَن أسۍ آ اَگر أسۍ آ پَنٕنِس کَشمیٖرَس منٛز وُچھَو اَسہِ اوس ییٚلہِ أسۍ مارکیٹ ٲسۍ گَژھان یا بازر یا کُنہِ جایہِ ٲسۍ گَژھان أسۍ ٲسۍ کھنہٕ بَل پٮ۪ٹھ کھسان اِسلام آباد تام ٹانٛگَس یَتھ گُڑ اَکھ اوس آسان بیٚیہِ ٲسۍ آسان تَتھ ٹٲر زٕ ہَچھو بیٚیہِ ٲسۍ تَتھ آسان ہیٚور کُن چھت تہٕ بیٚیہِ تٔتھۍ تَل ٲسۍ آسان سیٖٹ ژور ییٚتٮ۪ن أسۍ بیٚہوان ٲسۍ آ تَتھ اوس یِوان ہوا ژۄپٲرۍ تہٕ أسۍ ٲسۍ سفر کَران تٔتھۍ پٮ۪ٹھ تَتھ اوس ٹایِم لَگَان واریاہ زیادٕ ییٚتہِ کھنہٕ بَل پٮ۪ٹھ لال چوک گژھنَس تَمہِ چہِ جایہِ چھِ اگر أسۍ اَز وُچھَو آ تَمہِ چہِ جایہِ چھِ آمٕژ میجِک چھِ آمٕژ ییٚتہِ یا کیبٕس چھِ آمٕتۍ یا چھِ اَز آمٕتۍ یِم رِکشازٕ چھِ آمٕتۍ یِم چارجِڈ رِکشا چھِ آمٕتۍ تَمہِ چہِ جایہِ یَتھ یِم کَم سا کَم وقتَس منٛز چھِ اَسہِ واتٕناوان یوٚت اَسہِ گژھُن آسہِ بیٚیہِ چھِ کَم کِرایہِ تہِ آسان تِمَن بیٚیہِ چھِ آ تِم چارجِڈ تِم چھِ چارٕج گژھان تِم چھِنہٕ پیٹرول یا ڈِزَلَس پٮ۪ٹھ چَلان کیٚنٛہہ تِم چھِ چارٕج آسان ییٚمہِ سۭتۍ اَسہِ سفر کَرنَس منٛز واریاہ کَم ٹایِم چھُ لگان یوٚت اَسہِ گَژھُن آسہِ